ژٕ وَن سا مےٚ پانَس متعلق ٲں مے چھُ ناو رافیہ فیاض ٲں تہٕ میٛٲنۍ ایج چھِ لگ بھگ ٲں ترٛیٛووُہ ؤری چھیٚس بہٕ تہٕ ٲں مےٚ ییٚلہِ گۄڈٕنیٚتھ سکوٗل گٔیٚیَس تَمہِ ساتہٕ ٲسٕس بہٕ پانٛژھ ؤرِش تہٕ بہٕ گٔیٚیَس ٲں ماڈل اِنسٹی ٹیٛوٗٹ آف ایٚجوکیشن ٲں یُس ایکوٗرا مَٹَن چھُ تَتھ ڈِسٹِرٛکٹ اننٛت ناگس منٛز اَکھ سکوٗل تور تہٕ تَتہِ کٔر مےٚ ٲں پنٕنۍ ٲں سکوٗلِنٛگ لگ بھگ ٲں ٹیٚنتھس تام پتہٕ کوٚر مےٚ زٕ ساس ٲں ژۄدہَس منٛز کوٚر مےٚ ٹیٚنتھہٕ تہٕ کوٚر مےٚ پاس زٕ ساس ژۄدہَس منٛز ٹیٚنتھہٕ تَمہِ پَتہٕ ٲں گٔیٚیَس بہٕ ٲں رانی باغ یُس ٲں گورمیٚنٛٹ ہایر سیٚکنٛڈری سکوٗل گٔرلٕز ہایر سیٚکنٛڈری سکوٗل چھُ اننٛت ناگ گٔیٚیَس بہٕ تور تَتہِ کوٚر مےٚ پنُن الیوَنتھہٕ ٹُویٚلتھہٕ پاس تہٕ تَمہِ پَتہٕ کوٚر مےٚ زٕ ساس ٲں سَدہَس منٛز کوٚر مےٚ نٔرسِنٛگ منٛز جنرَل نٔرسِنٛگ ٲں اینٛڈ تَتھ منٛز کوٚر مےٚ ایٚڈمِشَن تہٕ ٲں کوٚر مےٚ ٲں ترٛیٚن ساڑَن ترٛیٚن ؤرۍ یَن سُہ کورٕس فٕلوریٚنٕس ٲں نٔرسِنٛگ سکوٗل چھُ اننٛت ناگ ڈِسٹِرٛکَس منٛز کوٚر مےٚ تَتے تہٕ ٲں سُہ کوٚر مےٚ کمپٕلیٖٹ زٕ ساس ٲں اَکوُہس منٛز تہٕ وۄنۍ ٲں یِم زٕ ؤری وٲتۍ مےٚ کران جوٛاب ٲں کٕلنِکس پٮ۪ٹھ أکِس ٲں تہٕ ٲں تَتہِ چھیٚس بہٕ جوٛاب کران وٲتۍ مےٚ یِم زٕ ؤری تہٕ وۄنۍ چھیٚس بہٕ دپان بہٕ کرٕ پنٕنۍ تعلیٖم بیٚیہِ پانَس برٛونٛٹھ کُن تہٕ گھرِ چھِ مےٚ بہٕ چھیٚس زِٹھ بیٚنہِ تہٕ أسۍ چھِ پانٛژھ ٲں بٲژ مےٚ چھُ مول موج تہٕ بیٚیہِ چھیٚم بیٚنہِ زٕ تہٕ بہٕ چھیٚس تِمَن زِٹھ ٲں بیٚنہِ تہٕ مےٚ چھُ مول سُہ چھُ ٲں گورمیٚنٛٹ ایٚمپٕلاے تہٕ موج چھِ مےٚ ہاوُس وایِف ٲں تہٕ بیٛاکھ بیٚنہِ ٲں تِم بیٚنہِ زٕ چھِ تِم چھِ مےٚ دۄنؤے سٹوٗڈنٛٹ